آ بلکل پٔرمٕژ چھِ یۄس نا مطلب اَکھ بدل لَنٛگویج ٲس تہٕ اور مےٚ پٔڑ بُکٕس یِم پَتہٕ ٹرٛانَسلیٹٕڈ آسہٕ آمژٕ کَرنہِ کَرنہٕ فار اٮ۪کزامپٕل تۄہہِ وَنہٕ بہٕ اَکھ کِتاب اَکھ عربی پٲٹھۍ کِتاب اَکھ تَتھ اوس ناو سۄ ٲس یوٗسف القرضاوی سٕنٛز کِتاب ڈاکٹر یوٗسف القرضاوی سٕنٛز اور یا بیٚیہِ تہِ کینٛہہ کِتاب چھُ یِم اَسہِ مطلب نا مینلی اُردوٗ پٮ۪ٹھ یا اِنٛگلِش تام ٹرٛانسلیٹ آے کَرنہٕ یا عربی پٮ۪ٹھ آے اِنٛگلِش یا عربی پٮ۪ٹھ آے اُردوٗ ٹرٛانَسلیٹ کَرنہٕ مگر اٮ۪کچُولی اگر أسۍ وٕچھو نا ٹرٛانَسلیٹٕڈ ؤرجَنَس منٛز چھُ آسان کہِ یُس یہِ اَصلی مٮ۪سیج چھُ اَصلی یُس فیٖل یُس آسان چھُ پرنُک سُہ چھُنہٕ برپوٗر تَتھ منٛز یِوان کینٛہہ مےٚ چھِ باسان تیٚمہِ کھۄتہٕ آسہِ ہا تَتھ یُس آرجَنَل ؤرجَن آسہِ ہا تَتھ آسہِ ہا یِوان امہِ کھۄتہٕ زیادٕ مَزٕ اوٚوَرآل بَٹ ملان چھِ مٮ۪سیج سیم کہِ یہِ آتھَر یہِ رایٹَر کیٛاہ چھُ یَژھان وَنُن تِم چیٖز چھِ ملان ٹرٛانَسلیٹٕڈ ؤرجَنَس منٛز منٛز تہِ تہٕ اگر بہٕ وَنہٕ سانہِ نیٹِو لنٛگویجہِ ہِنٛز نا کِتاب کُس گٔژھ یِنۍ پَرنہٕ آل اوٚوَر دِ وٲلڈٕ سُہ چھِ سٲنۍ ٹٲٹھۍ نبی صلی اللہُ علیہ وَسلم کیٛازِ یہِ چھُ سٲنِس پیغمبر صلی اللہُ ہَس متعلق اَکھ کِتاب ییٚمہِ سۭتۍ یہِ ترِ ہا فِکرِ کہِ پوٗرٕ دُنیاہَس کہِ اَکھ نا اَکھ ییٚمہِ سۭتۍ تَرِ ہا فِکرِ کٲشُر لنٛگویج کۭژاہ میٖٹھ تہٕ مٔدٕر چھِ اور بیٛاکھ چیٖز امہِ کِتابہِ ہُنٛد پیغام کیٛاہ چھُ کُس اُمَتَس کُس پیغام اِنسٲنیتَس کُس پیغام دیُت أمۍ سٲنۍ ٹٲٹھۍ نبی صلی اللہُ علیہ وَسلم